أسۍ چھِ پَننِس گارڈنَس منٛز ووٚبداوان ہاکھ سَبزی کیٛازِکہِ تِم چھِ یِوان بیٚین مُلکَن سوزنہٕ ٹَماٹر وَماٹر سورُے یِوان تھاونہٕ کیٛازِکہِ تِمَن چھُ یِوان ہَر ہَمیشہٕ اصٕل اصٕل رۄپیہِ